ہیٚلو وعلیکُم سلام شُکُر خُدایَس کُن تُہۍ چھُو ٹھیٖک آ شُکُر خُدایَس کُن

اَہَن حظ آ سُہ ووت مےٚ نِش مگر تَتھ منٛز یُس پیرَسٹٕمال چھُنہٕ حظ تِم چھِ دَہ ڈَبہٕ کیٛاہ چھِ آ زٮ۪ن فُلاکٕس چھِ جِناب تۄہہِ تھوٚومُت کانٹِٹی ساس اَسہِ چھِ ہَتھٕے ٹھیٖک چھِ حظ اَمہِ پتہٕ چھُو تۅہہِ اَمہِ پَتہٕ چھُو تۄہہِ ایماکسٕلیٖن تھوٚومُت حظ جِناب ساڑ لگ بَگ پَنٛداہ شٮ۪تھ سِٹرِپ اَسہِ چھِ ییٚتہِ مگر زٕے ہَتھ سِٹرِپ ٹھیٖک چھِ حظ بیٚیہِ اوسوٕ تۄہہِ تھوٚومُت حظ بیٚیہِ کیٛاہ اوسوٕ تۄہہِ تھوٚومُت بیٚیہِ اوسوٕ تۄہہِ اونٛڈَم تھوٚومُت جِناب ہے بوز حظ ژٕ میٛٲنۍ کَتھ گۄڈٕ اونٛڈَم یُس چھُنہٕ حظ اونٛڈمَس چھِنہٕ اَسہِ فور ایٚم جی کِہیٖنۍ تۄہہِ چھُو دۄنوٕے تھٲومٕتۍ ایٚٹ تہٕ تہِ فور تہِ مگر اَسہِ نِش چھِ فورٕے ایٚم جی یوٚت ٹھیٖک چھِ حظ آ باقٕے یُس تۄہہِ لِسٹہٕ چھُو سوٗزمُت سُہ یُس سُہ گژھِ اِنشاءاللہ دٔستی کَوَر مطلب وُنہِ لَگہِ تَتھ ٹایِم وُنہِ چھِ اَسہِ شاٹیج مالَس اوٚرٕے بیٚیہِ یُس پیرَسٹٕمال چھُو تۄہہِ سۄ یہِ یہِ حظ یہِ تھوٚومُت اِنٛجَکشَن چھِنہٕ فِلحال اَسہِ کِہیٖنۍ جِناب ٹھیٖک چھِ حظ اَمہِ پَتہٕ گٔے توہہِ زَن فُلاکٕس او زڈ چھُو تۄہہِ تھوٚومُت حظ جِناب مگر سُہ چھُ وُنکٮ۪س شارٹٕے تَتھ چھِ سِپرَوفُلاکسِن ٹی زَڈ ٹھیٖک چھِ حظ تَمہِ پَتہٕ گٔے کٲم تَمہِ پَتہٕ گٔے کٲم تۅہہِ چھُو تھوٚومُت زیٖرَوڈال حظ جناب سُہ چھِنہٕ اَسہِ کِہیٖنۍ تَمہِ بَدٕلہٕ چھِ ڈایکُلو فلین ٹھیٖک چھِ حظ اَمہِ پَتہٕ چھُو تۄہہِ یُس تھوٚومُت سایکیٹرک دوا چھُو تۄہہِ یہِ یُس یہِ اینٛزایٹی خٲطرٕ چُھ سُہ چھِنہٕ اَسہِ سُہ چھُ اَسہِ تَتھ منٛز چھِ اَسہِ زٕ ژور آیٹَم لگ بَگ ایٚلپروزالَم چھُ کلومزٕپام چھُ ایٚسٹرولٕپام کُلونزٕپام چھُ تَمہِ چھِ چھِ سٲری آیِٹَم سورُے چھُ یُس تۄہہِ بیٛاکھ چھُو تھوٚومُت ہایپَر ٹینشَن خٲطرٕ تَتھ منٛز چھُ ڈیلواس فورٹی ڈیلواس ٹُوَنٹی چھُ مگر فورٹی چھُو نہٕ کِہیٖنۍ جِناب یہِ حظ یہِ کیٛاہ چھِ اَتھ وَنان سِلنی چھُ تَتھ منٛز اَہَن حظ آ مےٚ ؤنۍ تَو تُہۍ اَکھ کَتھ تۄہہِ کتٮ۪تھ چھُو یہِ دُکان اَچھا تُہۍ کیٛاہ چھُو کَران حظ تُہۍ چھُو تۄہہِ چھُو یہِ ڈِسٹرٛبیٛوٗٹَر تُہۍ چھُوا یہِ کیٛاہ چھِ اَتھ وَنان تُہۍ چھُو حظ ڈِسٹرٛبیٛوٗٹَر کِنہٕ تۄہہِ چھُو یہِ تُہۍ چھُچ حظ فارٕمِسِسٹ کِنہٕ تُہۍ چھُو ڈِسٹِرٛبیٛوٗٹَر جِناب ڈِسٹِرٛبیٛوٗٹَر چھُو حظ فارمِسی چھَو حظ اَتھ کُس حظ چھُ آنَر اَتھ چھا اَتھ چھِکھ راجہٕ آنَر اَدٕ حظ اَدٕ حظ بَس حظ تۄہہِ واتٮ۪و یہِ دوا واتٮ۪و تۄہہِ اِشاءاللہ دۄن ترٛٮ۪ن دۅہن تام ٹھیٖک چھا چلو باے اللہ حافِظ اللہ حافِظ